مےٚ اوس گَژھُن فایِو سٹار ہوٹلَس منٛز پَنٕنۍ فرٛینٛڈٕس ہیٚتھ اسہِ اوس گیٚٹ ٹُو گیدَر تَتہِ کَرُن خَبر اتہِ اَتھ فایِو سِٹار ہوٹلَس منٛز چھَا پارکِنٛگ ہُنٛد اَصٕلۍ پٲٹھۍ اِنتِظام ٹیبٕل چھَا اَتہِ اَصٕلۍ پٲٹھۍ خَبر مےٚ چھنہٕ یِتہِ پتہٕ کِہیٖنۍ ریسٹورینٛٹٕچ کٕلوزِنٛگ ٹایِم کیاہ چھُ اوپنِنٛگ ٹایِم کیاہ چھُ یوٚرٕ چھِ اسہِ صُبحس فٕلایِٹ یور بینٛکاک أسۍ کَرہو آز گیٚٹ ٹُو گیدَر اَتہِ اسہِ چھُنہٕ مےٚ چھُنہٕ پَیی وۄنۍ مےٚ اسہِ اوس مَطلب مےٚ گٔے فِرٛینٛڈ اوترٕ پاس وۄنۍ اوس اسہِ تَوٕے اسہِ دَپے أسۍ کَرو گیٚٹ ٹُو گیدَر اَکھ خَبر اَتھ اَتھ ریسٹورینٛٹَس چھَا اَتہِ چھَا بُکِنٛگ ایویلیبٕل وٕنکینَس بہٕ گٔیس بیٚکِس ہوٹلَس منٛز تہٕ تَتٮ۪ن چھُنہٕ تَتہِ چھُ مےٚ باسان کینٛہہ تانۍ تَتہِ چھُنہٕ تَتہِ چھُنہٕ یِم نہ چھُ تَتہِ پارکِنٛگ ہُنٛد اَصٕل اِنتِظام نہ چھُ تَتہِ ٹیبلَن ہُنٛد اَصٕل پٲٹھۍ اِنتِظام تہٕ تَتِکِس فُڈ یُس چھُ آسان سُہ چھُنہٕ سُہ تہِ چھُنہٕ اَصٕل کِہیٖنی مےٚ بہٕ گٔیس راتھ تَتھ کینٛہہ تانۍ ایلیکسا ہوٹَل چھُ تَتھ ناو تہٕ آز برٛونٛٹھ پانٛژھ شے دُہۍ گٔیَس بہٕ تور تہٕ پتہٕ کھے مےٚ تَتہِ کیاتھانۍ سُہ سی فُڈ تَمہِ سۭتۍ پیٚیَس بہٕ پتہٕ واریاہ بیٚمار ؤنۍ چھُ مےٚ ہٲبَت روٗدمُت یِمن ہوٹلَن منٛز گۄڈٕ گَژھنُک وۄنۍ ٲسٕس بہٕ وَنان اگر کانٛہہ ہوٹَل کانٛہہ ریسٹورینٛٹ اگر یلہٕ آسہِ ہا بہٕ گَژھٕ ہا توٗرۍ تِکیازِ یِم ریسٹورینٛٹ چھِنہٕ اَصٕل تِنہٕ آسان کِہیٖنۍ بہٕ چھس مےٚ چھُ ؤنۍ ہٲبَت روٗدمُت یِمَن ریسٹورینٛٹَن ہُنٛد أسۍ گَژھو میٲنۍ فرٛینٛڈٕس یِہن مےٚ سۭتۍ أسۍ یہِ ہاے یہِ کرہو تَتہِ تھوڑا مَستی تَتہِ چھِنہٕ ٹیبٕل تہِ چھِنہٕ تَتہِ بَڑۍ کھۄتہٕ تَتہِ چھِنہٕ نہ ٹیبٕل اَصٕل نہ چھِ تَتہِ ڈایِنِنٛگ فیسلٹی تِن چھنہٕ تَتہِ کِہیٖنۍ مےٚ چھُنہٕ یِتہِ پتہ کہیٖنۍ کٕلوزِنٛگ ٹایِم وۄنۍ کَرے مےٚ سرٕچ یَتھ فونسٕے پٮ۪ٹھ اَتہِ چھُ اَتہِ چھُ مےٚ چھُ نیٚٹ یورٕ سٕلو چلان وۄنۍ کیاہ ہیٚکو کٔرِتھ وۄنۍ کَرے بہٕ بیکسٕے فرٛینٛڈِ فون وٕچھُو سُہ کیاہ وَنہِ تیٚلہِ کَرو أسۍ کٲما تیٛلہِ بیٚہمو أسۍ گَری گۄڈٕ چھِنہٕ گَرِ تہِ چھِنہٕ تِیُتھ مَزا شیزا یِوان کینٛہہ اَتہِ یِن انسان یِن ریسٹورینٛٹَس منٛز چھِ گَژھان اَتہِ چھِ توتہِ اَلگٕے اَکھ فیٖلا اَکھ یِوان اِنسانَس باسان نیٚبر کُن درٛاے ہَوا چمو تازٕ ہَوا أتی گَژھِ اَصٕل خَبر وۄنۍ کَرے بہٕ بیٚیہِ اَتھ ریسٹورینٛٹُک وٕچھے بہٕ بیٚیہِ کَرٕے بہٕ چٮ۪ک اَصٕل پٲٹھۍ ٹیبٕل ایویلیبِلٹی چھا اَصٕل ڈایِنِنٛگ فیسلٹی چھَا اَصٕل فیٖضیبٕل فیٖضیبٕل ٹایِمِنٛگ چھا اَمہِ ریسٹورینٹٕچ کِنہٕ نَہ کِنہٕ خۄدا رٕچِن أسۍ تور گَژھو واتو تہٕ یِتِسٕے کالَس آسہِ تتہِ پتہٕ بُکِنٛگ گٔمٕژ اَمیُک تہِ اَمہِ چیٖزَن ہُنٛد تہِ چھُ سوںٛچُن اَتھ یُس ایلیکسا یَتھ گٔیَس بہٕ یَتھ ایلیکسا اریسٹورینٛٹَس منٛز پیٚیَس پتہٕ تِیوٗتاہ بیٚمار واے خوداے وٕنۍ چھُم کَلَس دود وٕنۍ چھُم مِیادٕ چھُم نہٕ یِوان ہوشی نہ ٲس پتہٕ گٲڑۍ تھاوٕنَس موکہٕ نہ کینٛہہ گۄڈٕ کَرٕے بہٕ وۄنۍ کٲم بہٕ یِہٕے کَرٕے اَمی ریسٹورینٛٹُک گۄڈٕ اَصٕل پٲٹھۍ پَتہ بہٕ وٕچھے اَتہِ چھا پارکِنٛگ چھا اَصٕل پارکِنٛگ ہیٚکو گٲڑۍ ہیٚکوا سیف جایہِ تھٲوِتھ تِکیازِ اسہِ ما لَگہِ تَتہِ ٹایِم تھوڑا سیلِبٕریٚٹ کَرنَس کیک ویک چھُ ژَٹُن بَنٛد کٔژۍ بَجہِ چھُ یہِ گَژھان یہِ ریسٹورینٛٹ پتہٕ اِسی لِیے کَرٕے بہٕ کٲم گۄڈ یِہٕے یہِ کَرٕے بہٕ اَمِچی کارَوٲیی